آز کَر و أسۍ کَتھ سٲنِس اٮ۪رِیاہس منٛز کَم کَم خاص جایہِ چھِ بیٚیہِ کَم کَم مُقدس جایہِ چھِ یور لُکھ شوقہٕ سان یِوان چھِ یِمو چیٖزو سۭتۍ یِمو جایو سۭتۍ چھِ نَہ صِرف خۄش گَژھان بٔلکہِ ٹوٗرسٹ چھِ گَژھان باقین تہِ چھِ فٲیدن لوکل عوامس چھِ فٲیدٕ میلان أسی کَرو کتھ کیٛاہ فٲیدٕ چھِ بیٚیہِ کَرو أسۍ کَتھ کم کم جایہِ چھِ ییٚتہِ گۄڈٕ وَنو أسۍ ییٚتہِ چھِ بٔڑ مسجِد چھِ شالی مٲر گاڈن چھِ ییٚتہِ باغ چھِ ییٚتہِ لۄکچہِ لۄکچہِ پارکہٕ چھِ ییٚتہِ سٮ۪نٛد چھِ ییٚتہِ بیٚیہِ چھِ ییٚتہِ یِم چیٖز کہِ کیٛاہ چھِ اتھ وَنان اصٕل اصٕل منٛدِر چھِ مطلب رام مندر چھُ ییٚتہِ یا وارِیاہ کنٛگن چھُ مندِراکھ ناراناگ چھُ مندِر اکھ سونامرگ چھِ مندِر اکھ بال تل چھِ ییٚتہِ بال تل چھُ ییٚتہِ بادشاہ گاڈن چھِ ییٚتہِ تہٕ اَمہِ سۭتۍ کیٛاہ چھُ گَژھان اَمہِ سۭتۍ چھُ ٹوٗرسٹ یِوان یور ییٚتِکۍ ماحول وٕچھِتھ ییٚتِکۍ فِزا وٕچھِتھ یِم وارِیاہ زیادٕ خۄش گَژھان امہِ أمۍ چھِ تِمن ٹوٗرسٹن چھِ سٲنۍ لوکل یِم تِم لُکھ چھِ یِم چھِ تِمن گایڈ کَران اَمہِ سٕتۍ چھِ سٲنۍ اِکانمی بڑان پونٛسہٕ چھِ زیادٕ یِوان لُکَن ہِنٛزۍ حالات تہِ چھِ ٹھیٖک گَژھان یِم سٲری چیٖز چھِ پانوٲنۍ آسان جُڑِتھ یہِ چھُنہٕ آسان اکوے چیٖز کیٚنٛہہ گۄڈنیُک سوال وٕچھو أسۍ اگر کانٛہہ ٹوٗرسٹ یور یِیہِ کانٛہہ لوکل بوے آسہِ لۄکُٹ بوے یہِ چھِ ہٮ۪کان کانٛہہ لۄکُٹ مۄکُٹ دُکان کھوٗلِتھ لۄکُٹ مۄکُٹ کیٚنٛہہ بِزنِس کٔرِتھ کیٚنٛہہ کرٮ۪فٹ کٔرِتھ کیٚنٛہہ کتریوٗ چیٖز بناوان باقٕے چیٖز ہیٚکہِ بنٲیِتھ اَمہِ سۭتۍ چھِ ہٮ۪کان یِم بنٲیِتھ تاکہِ یِم زینن پانس خٲطرٕ رۄپیہِ دَہ ییٚلہِ یہِ ٹوٗرسٹ یور یِوان چھُ أمِس چھِ باسان ییٚتہِ خۄشگوار موسِم ییٚتِکۍ چیٖز چھِ آسان الگ ییٚتِکۍ شال چھِ آسان الگ یا یِم چھِ ییٚتہِ شال ہٮ۪وان یِتھ پٲٹھۍ چھِ سانہِ اِکانمی منٛز گرٛو گَژھان بیٛاکھ چیٖز چھُ اَمہِ سۭتۍ چھِ باقٕے سٲنۍ لُکھ تہِ پونٛسہٕ کماوان یِمو سۭتۍ چھِ سانہِ گَرِچ حالات ٹھیٖک گَژھان یِہٕنٛد شُرۍ چھِ ہٮ۪کان پٔرِتھ یِہنٛدِ گَرِچ حالات چھِ گَژھان ٹھیٖک باقٕے اخرجات یِم تہِ چھِ آسان تِم چھِ ٹھیٖک گَژھان بیٚیہِ یِم تہِ زنان ییٚتہِ آسان چھِ تِم ہٮ۪کن کٔرِتھ فردٕ ہٮ۪کن بنٲیِتھ فردٕ شال ہٮ۪کن کٕنِتھ بنٲیِتھ ہٮ۪کن آرِ کٲم ہٮ۪کن بنٲیِتھ آرِ منٛز ہٮ۪ن نہٕ حِصہٕ نِتھ أسۍ ہٮ۪کو نہٕ ؤنِتھ کہِ یہِ چھِ صِرِف لٔڑکن ہِنٛدۍ خٲطرٕ یا مونوٮ۪ن ہِنٛدۍ خٲطرٕ یہِ چھُ آسان زنانہِ ہِنٛدۍ خٲطرٕ تہِ تتھ منٛز چھِ بیٚاکھ یہِ کٲم آسان زِ کہِ یِم ہٮ۪کن ییٚتہِ پَنُن ہٮ۪کن کلچر ہٮ۪کن یِم رِپرٛزنٛٹ کٔرِتھ یِم ہٮ۪کن پھٮ۪رن لٲگِتھ پھٮ۪رن کٕنِتھ فوٹوگرافی ہٮ۪کن کٔرِتھ ٹوٗرسٹ گایڈ ہٮ۪کن کٔرِتھ بیٛاکھ یُس اِنسان آسہِ ییٚمِس نہٕ کِہیٖنۍ آسہِ تگان سُہ ہیٚکہِ گُرنِتھ سُہ ہٮ۪کہِ مطلب ٹوٗرسٹ پکنٲیِتھ اورٕ یور بیٚیہِ ہیٚکہِ یہِ پنٕنۍ پونٛسہٕ کمٲیِتھ تہٕ بیٚیہِ چھِ بیٛاکھ اکھ چیٖز بیٛاکھ اکھ چیٖز چھُ ییٚتہِ یَتھ وَنان چھِ یِم ہٮ۪کن ٹوٗرسٹ گایڈ تہِ بٔنِتھ اَمہِ سۭتۍ چھُ ٹوٗرِسٹن تہِ خوشی میلان اَمہِ سۭتۍ چھِ باقین تہِ سال کَران تُہۍ یِیِو کشمیٖرس منٛز تُہۍ وٕچھِو ییٚتہِ کۭتیٛاہ کۭتیٛاہ اصٕل لُکھ چھِ یِتھ پٲٹھۍ چھُ ٹوٗرسٹ جایہِ وارِیاہ زیادٕ کشمیٖرس منٛز بَڑان بیٚیہِ چھِ باقی چیٖز کہِ ییٚمہِ سۭتۍ چھِ سٲری چیٖز اکنامی منٛز یِم گرٛو چھِ گَژھان حالانکہ یۄس تہِ کٔشیٖرِ منٛز اَسہِ وٕنۍکٮ۪نس یا سٲنِس ماحولس أنٛدۍ پٔتۍ یۄس تہِ وٕنۍکٮ۪نس یہِ بے روزگٲری چھِ یہِ چھُ وارِیاہ کَم گٔمٕژ اَمہِ سۭتۍ تاکہِ اگر أسۍ کیٚنٛہہ پنُن لۄکُٹ مۄکُٹ بِزنِس چھِ کَران ییٚمہِ سۭتۍ أسۍ رۄپیہِ دَہ چھِ ہٮ۪کان زیٖنِتھ ییٚمہِ سۭتۍ أسۍ مطلب ٹوٗرسٹن چھِ ہٮ۪کان أکِس بیٚکِس جایہِ چکر کَرنٲیِتھ اورٕ یور کانٛہہ تہِ خاص جاے ییٚتہِ ییٚمہِ سۭتۍ أسۍ پنٛنہِ رۄپیہِ دَہ ہٮ۪کان چھِ زیٖنِتھ تاکہِ اَسہِ گَژھِ نہٕ ییٚتہِ تیٖژاہ بے روزگٲری روزٕنۍ ییٚمہِ سۭتۍ گَژھِ ییٚتِچ حالات ٹھیٖک گَژھٕنۍ یِم مطلب ییٚتہِ وارِیاہ زیادٕ اصٕل ماحول فِزا چھُ ییٚمہِ کہِ وجہ سۭتۍ أسۍ وارِیاہ خۄش گوار تہٕ خۄش قٕسمت چھِ خۄشگوار موسُم چھُ ییتہِ لُکھ چھِ ییٚتہِ ییٚمہِ کہِ وجہ سۭتۍ ییٚتہِ وارِیاہ اصٕل ماحول چھُ باقی چیٖز چھِ ییٚمہِ سۭتۍ أسۍ ہٮ۪کان چھِ ییٚتہِ پنُن ماحول اصٕل بنٲیِتھ ییٚمہِ سۭتۍ أسۍ پنٛنہِ رۄپیہِ دَہ چھِ ہٮ۪کان کمٲیِتھ ٹوٗرسٹن چھِ أسۍ ہٮ۪کان گایڈ کٔرِتھ یور یِنس منٛز تِمن چھِ أسۍ ہٮ۪کان ییٚتہِ وارِیاہ زیادٕ تِم تِم فِزا ہٲیِتھ یِم نہٕ تِمو وٕچھمٕتۍ چھِ آسان کِہیٖنۍ مےٚ چھِ باسان کہِ وارِیاہ زیادٕ ییٚتِچ یۄس یہِ خۄشگوٲری چھِ یہِ آسیو تۄہہِ میون وَنُن پسنٛد آمُت